اللہ اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ بہٕ حظ گٔیاس تٔہٕنٛدِس زٔمیٖنَس پیٚٹھ کٲم کرنہِ

پنٕنۍ کِنۍ حظ کرے مےٚ اَصٕل پٲٹھۍ کٲم حظ مےٚ چھُنہٕ باسان کِہیٖنٛۍ مےٚ کیٛاہ آسہٕ خراب کٲم کٔرمٕژ حظ نہَ حظ سُہ حظ اگر حظ بیٛاکھ دۄہ دِیی تہٕ تیٚلہِ تہِ ہیٚکو بیٚکہِ دۄہ کٔرِتھ

بہٕ سا ہاسا غلطی آسیٚس گٲمٕژ تہٕ ویسے چھِنہٕ تگان اَسی کٲم کَرٕنۍ تہٕ تیٚلہِ اوسوٕ تۅہہِ گۄڈنیٚتھٕے وَنُن کٔرِتھ آ غلطی حظ گٔے تہٕ ہٕنٛہ مگر ہے بہٕ حظ بیٚیہِ دۄہ کھنٛڈ حظ دِمہوس بیٚیہِ تہٕ کڈہوس گاسہٕ واسہٕ اَتھٕ سۭتۍ کڈو تیٚلہِ ٹھیٖک حظ چھُ کُس دوا حظ چھکہوس ٹھیٖک حظ ٹھیٖک حظ بہٕ حظ چھَکس دوا پانَے حظ ٹھیٖک حظ چھُ موٹر ٹھیٖک حظ چھُ ٹھیٖک بہٕ حظ کڈٕ اَتھٕ سۭتۍ حظ کڈو گاسہٕ واسہٕ حظ بیٚیہِ موٹر وٲلِس چھِ حظ ووٚنمُت ٹھیٖک حظ پنٕنۍ کِنۍ حظ کرٕ بہٕ کوٗشِش کوٗشِش حظ کرو ٹھیٖک کٲمٕے کرنٕچ حظ ٹھیٖک حظ ٹھیٖک حظ چھُ ٹھیٖک حظ ٹھیٖک حظ چھُ ٹھیٖک حظ ٹھیٖک حظ چھُ